اَسَلام علیکُم أسۍ حظ چھِ ڈِسٹرٛک بانڈی پورہ روزان پٔتمہِ لَٹٮ۪ن حظ گٔے کٲم مےٚ حظ اوس نہٕ رَنٛنہٕ خٲطرٕ کِہیٖنۍ نَہ حظ خٲلی حظ اوسُم ہیٖٹَر ییٚتہِ حظ چھِ وَنٛدٕ شےٚ رٮ۪تھ آسان تہٕ رٮ۪تہٕ کول حظ چھِ آسان شےٚ رٮ۪تھ پَتہٕ حظ کٔر مےٚ کٲم پَتہٕ حظ ؤژھٕس تہٕ گٔیَس حظ بہٕ دُکانَس پٮ۪ٹھن تہٕ محمد اَفضَلَس حظ ہیٚژیوم گیس تہٕ تٔمۍ حظ کٔر کٲم تٔمۍ حظ دیُت مےٚ گیس دوٚپمَس یہِ کۭتِس چھی گیس دوٚپنم یہِ چھِی رۄپیَس ژۄن ساسَن گیس چھِی زٕ قٕسٕم اَکھ چھِی ماربل بیٛاکھ گیس چھِی سُہ سٹیٖلو مےٚ حظ أنۍ پنٛنہِ غریٖبی حِسابہٕ دِژے مَس رۄپیَس ژور ساس تہٕ اَنے یِم وۄنۍ حظ یہِ سِٹیٖلوٗ گیس بہٕ حظ ٲسٕس کَران کٲم بہٕ حظ ٲسٕسَن مٔزوٗرِ دۄہ کَران لُکَن حظ ٲسٕس لُکَن حظ ٲسٕس وارِ بَناونہِ گژھان ییٚتی سُمبلہٕ حظ اَڑٮ۪ن جایَن حظ ٲسٕس گنَسستان گنَسستانٕکۍ تہِ حظ ٲسۍ یِم وَنان ژٕ یہِ اَسہِ دِ وارِ بَنٲوِتھ تہٕ یُس بیول اَتھ چھَکھ رُوان یہِ چھِ یِوان اَصٕل نم ژَم کٔرِتھ حظ کَرے یِم کامہِ دۄہ پانٛژھ اَتھِ حظ اَنے یِم رۄپیہِ ژور ساس زیٖنِتھ مگر یہِ گیس حظ درٛاو واریاہ زیادٕ خراب أمۍ حظ کٔر کٲم مےٚ حظ چَلیوم حظ ہَفتہٕ کھنٛڈ مگر یُتھُے حظ یہِ حظ اوس یِتھُے حظ یہِ زالان ٲسِن یہِ حظ اوس اکھ زیادٕ تَتان اَتھ اوس نہٕ بانہٕ بَنان تھاونٕے پَتہٕ حظ آیس تِم سُچ نیٖرِتھ حظ پٕلاسٹِکوٗ سُچ پَتہٕ حظ گٔے کٲم یہِ اَتھ حظ گٔے مےٚ سٮ۪منٛزس فاس زٕ حِصہٕ حظ گٲس یہِ حظ درٛاو مےٚ بَڑٕ خراب پرٛوڈَکٹ یہِ گیس مےٚ حظ گٔے بَڑٕ پَریشٲنی اَمہِ گٮ۪سہٕ سۭتۍ مےٚ حظ ؤژھ بَڑٕ تفریٖخ حظ ووٚتھ مےٚ ییٖتِس نہٕ یہِ گیس اوٚنُم وَنٛدَس منٛز حظ چھَم سٮ۪ٹھاہ کَفالت گژھان واریاہ خراب اَثرات حظ پیہِ اَمہِ گیسہٕ پٮ۪ٹھ حظ